یُس ہَسا کٔشیٖر مَنٛز یہِ مین سپیٚسفِک کٲم چھِ یہِ نیچَر رِسیٚرچِنٛگ پیٚٹرن سُن رِجَن سانہِ رِجَن یا کٔشیٖرِ مَنٛز یہِ ہَسا چھِ آسان یوٗنیٖک ٹیٚکنیٖک یہِ ہَسا ٹیٚکنیٖک آسان نیٖڈٕل ٹایپ یہِ ہینٛڈ میڈ ٹیٚکنیٖک آسان چھِ یُس سانہِ کٔشیٖرِ مَنٛز واریاہ برونٛہہ کالہٕ پیٹھ یِوان لَبنہٕ چھُ یہِ ہَسا چھِ واریاہ فیمَس سانہِ کٔشیٖرِ منٛز کٔشیٖرِ منٛز چھُ یہِ ہَسا چھ واریاہ فیمَس آسان سانہِ کٔشیٖرِ مَنٛز بیٚیہِ چھِ واریاہ خوٗبصوٗرت کٲم آسان تہٕ توَے تہٕ چھُ یَتھ ہَسا چھِ واریاہ ٹایم لَگان یہِ توَے تہٕ یہِ حظ واریاہ کاسلی آسان واریاہ زیادٕ موسٹلی ہَسا چھِ واریاہ ایٚنشنٹ کٲم اَکھ یُس سانہِ کٔشیٖرِ مَنٛز چھِ وٕنتہِ رٔٹمٕژ یہِ چھِ واریاہ خوٗبصوٗرت تہٕ واریاہ کاسٹلی تہِ آسان واریاہ زیادٕ اَتھ پیٹھ ہَسا یِمَن نَفرَن واریاہ واریاہ زیادٕ محنت لَگان توَے تہِ ہَسا چھِ یہِ آسان واریاہ کاسٹلی تہِ ہیٚکان ٲسِتھ